اکھ ساس دہ اکھ ساس وُہ اکھ ساس ترٕٛہ اکھ ساس ژَتجِہہ اکھ ساس پَنٛژاہ اکھ ساس شیٹھ اکھ ساس سَتَتھ